أکۍ بُزَرگَن ٲسۍ مےٚ اکھ کتھ ؤنۍمٕژ مَطلَب یہِ چھِ ٹھیٖک کہِ کٕہۭنۍ چھِنہٕ آسان اِنسان پٔرفٮ۪کٹ ہر کٲنٛسہِ اِنسانَس مَنز چھِ کیٚنٛہہ نَتہٕ کیٚنٛہہ خٲمی آسان مگر اگر أسۍ وٕچھان چھِ سوشَل میٖڈیاہَس پٮ۪ٹھ چھِ باسان ہر کیٚنٛہہ چیٖز رِیَل تِم چھِ آسان فٕلوٗوَنٛٹ اِنٛگلِش ونان فٕلوٗونٛٹ کٲشٕر کیٚنٛہہ تہِ چھِ آسان اَسہِ چھِ باسان خۄدایا أسۍ کیٛازِ چھِنہٕ یِتھۍ اَسہِ کیٛاز چھِنہٕ یُتھ اٮ۪کسٮ۪نٛٹ یا اَسہِ کیٛازِ چھِنہٕ یُتھ پرٛونَنسِیشَن یا اَسہِ کیٛاز چھِنہٕ روکیبرٕے اَمہِ سۭتۍ چھِ اَسہِ تھوڑا سا اِنفِرِیارٹی کۄمپٕلٮ۪کٕس گژھان لیکِن بہٕ وَنہٕ تۄہہِ آز اَکھ کَتھ کہِ کٕہۭنۍ چھِنہٕ یتھ کایناتَس مَنٛز مَطلَب پٔرفٮ۪کٹ اٮ۪کسٮ۪پٹ حضرت محمد مُصطفیٰ صلیٰ علیہ وسلم سُہ چھِ اکھ شخص وٲحِد شخص یُس مَطلَب پٔرفٮ۪کٹ چھِ ییٚمِس نہٕ کٕہۭنۍ مَطلَب یہِ اوس فٕلاوٕز تہٕ مَطلَب مےٚ آز تام بہٕ چھُس اَمہِ موٗبٕج یہِ کتھ ونان تِکیٛازِ مےٚ کوٚر اَمہِ موٗجوب یہِ سِٹاٹ کہِ کٕہۭنۍ چھِنہٕ پٔرفٮ۪کٹ آسان تِکیٛازِ مےٚ چھِ آز تام واریاہ چیٖز ٹرٛانٕسلیٹ پیٚمٕتۍ کَرٕنۍ کشمیٖری مَطلَب اِنٛگلِش پٮ۪ٹھ کَشمیٖری تہٕ کشمیٖری چھِ مےٚ کوٚرمُت اِنٛگلِشَس مَنٛز تِکیٛازِ مےٚ چھِ واریاہ مَنٛزٕ ڈِفکَلٹی گَژھان سَمجٕنَس مَنٛز تِکیٛازِ أسۍ چھِنہٕ تیٖتیٛاہ زیادٕ اٮ۪ڈوانٕس آسان کِہیٖنۍ تِکیٛازِ اَسہِ چھِنہٕ تیٖژاہ سکولِنٛگ اٮ۪جُکیشَن آسان کِہیٖنۍ یُس اَسہِ ییٚمہِ سۭتۍ اَسہِ سمجھ تَرِہَہ آرام سان یہِ چھِ یِم چیٖز یِم ہٮ۪کو أسۍ آرام سان کٔرِتھ بہٕ دِمو تۄہہِ پَنُن اکھ مِثال لاسٹ ٹایِم اوس مےٚ اوس بہٕ اکھ آرٹِکل پَران مَطلَب اٮ۪ڈِٹوریَل پران مگر تتھ مَنٛز ٲسۍ واریاہ ڈِفکَلٹ وٲڈس بہٕ اوسُس تِم تِم چیٹ جی بی ٹی اوس ونان چیٹ جی بی ٹی یَس مَطلَب یہِ کڑ ژٕ یہِ یہِ کر ژٕ اردُوَس مَنٛز ٹرٛانٕسلیٹ یا یہِ کر ژٕ اِنٛگلِش مَنٛز ٹرٛانٕسلیٹ تٔمۍ سوٗز مےٚ سُہ آرام سان سُہ آرٹِکَل پَتہٕ سَمجھ میٖنِنٛگ تران سَمجھ آ یِتھ پٲٹھۍ چھِ گَژھان اَمیُک مَطلَب گوٚو یہِ تَمہ سۭتۍ اوس مےٚ اکھ آیڈیا مِلان اکھ ووکیب تہِ گَژھان اِنکرٛیٖز تہٕ بیٚیہِ اوس مےٚ گَژھان سمجھ تران اَمہ الفاظُک میٖنِنٛگ کیٛاہ چھُ بیٚیہِ اوس وۄنۍ پَتہٕ وٕچھان اگر مےٚ سُہ الفاظ دُبار مِلہِ ہا مےٚ اوس آسان پتَہ تہٕ بہٕ اوسُس پانَے اَتھ اَتھ چھِ یہِ معنی تہِ یِتھ پٲٹھۍ تہٕ سَم ٹایمز چھِ کیٚںٛہہ اِنٛگلِش اٮ۪لفابِٹ آسان یا شعر آسان چھِ یا کیٚنٛہہ کوٹٕس تِم چھِ ییٖتیٛاہ ٹَف آسان مَطلَب مُشکِل تِم چھِنہٕ اَسہِ سمجھ یِوان کِہیٖنۍ مطلب بہٕ چھُس یوٗز کران بہٕ چھُس نہٕ کاپی کران تہٕ بہٕ چھُس چیٹ جی بی ٹی یَس ونان مےٚ یہِ دِ ژٕ مےٚ یوٗز کٔرِتھ یَتھ پٮ۪ٹھ یہِ دِ مےٚ یوٗز کٔرِتھ یہِ کَر ژٕ ٹرٛانٕسلیٹ اردُوَس مَنٛز یا کٲشٕر مَنٛز سُہ تہِ چھِ مےٚ پتہٕ آرام سان یوٗز دِوان کٔرِتھ پَتہٕ چھِ مےٚ سمجھ تران اَتھ بہٕ اوسُس گۄڈٕ اکھ معنی سمجھان لیکن ٲخر چھُ اوسمُت اَتھ بیٛاکھ معنی تہٕ یِتھ پٲٹھۍ چھِ یُس زَن چیٹ جی بی ٹی چھِ اکھ لایک آف گوٗگل ایپ سُہ چھِ مےٚ دِوان واریاہ مدتھ مَطلَب یتھ مَنٛز کرنَس یہِ چھےٚ اے آے جَنریٹٕڈ اے آے جنریٹٕڈ ایپ یہِ چھِ اَسہِ مَدَتھ دِوان پَرنَس مَنٛز تہِ لٮ۪کھنَس مَنٛز اَسہِ تہٕ بیٚکہِ دۄہ اوس وۄنۍ اوسُس بہٕ یِتھَے پٲٹھۍ رینڈَملی مطلب سٕکرال کران سوشَل میٖڈیا تہٕ مےٚ وٕچھ اکھ عرَبِک کوٹ یُس واریاہ خوبصورت مےٚ دوٚپ بہٕ وٕچھ اَتھ کیٛاہ میٖنِنٛگَہ چھِ مےٚ وٕچھ تتھ منٛز اوس تَتھ تتھ اوس لیٚکھِتھ یہِ تہٕ یۄس أسۍ چھِ ونان مَطلَب یہِ چھِ گَر واجیٚنۍ مَطلَب اردُوَس مَنٛز چھِ یِم ونان یہِ چھِ ہاوُس وایف تتھ اوس لیٚکھِتھ یۄس ہاوُس وایف سۭتۍ چھِ آسان مَطلَب جو وایف چھِ آسان سُہ چھِ آسان مَطلَب گَرِچ مٲلکِن مَطلَب یی اوس تہٕ مَطلَب یہِ کۭژاہ ڈِفرَنٕس آے مےٚ کۭژاہ ڈِفرَنٕس آے مےٚ سمجھ مَطلَب مےٚ گٔے اَمہِ سۭتۍ واریاہ پَتہٕ ہولیسٹِک اٮ۪پروچ مےٚ گوٚو پَتہٕ ذہن یَلہٕ مَطلَب کۭتہو طریٖقو ہٮ۪کو مَطلَب اکھ عۄہدٕ دِتھ یِتھ پٲٹھۍ آو مےٚ سمجھ بیٛاکھ چیٖز چھُ سُہ مَنٛزٕ چھُس بہٕ کشمیٖری ٹرٛانٕسلیٹ کران کشمیٖری چھِ مَنٛز ٹف آسان مےٚ چھِ سمجھ یِوان کِہیٖنۍ بہٕ چھُس ونان گوٗگل کران یا کیٚنٛہہ بَدَل یوٗز کران ایپ بہٕ چھُس دَپان مےٚ دیٖتو یہِ ٹرٛانٕسلیٹ کٔرِتھ یتھ مَنٛز اِنٛگلِشَس مَنٛز مےٚ یی پَتہٕ سمجھ مَطلَب مےٚ چھِ واریاہ لَٹہِ یہِ یوٗز کوٚرمُت مَطلَب اِون کہِ بہٕ چھُس وٕنۍ تہِ مَنٛزٕ یوٗز کران یِم چیٖز تہٕ بہٕ چھُس ونان گوٗگلَس مےٚ دِ کٲشُر لٮ۪نٛگویج ٹرٛانٕسلیٹ اِنٛگلِشَس مَنٛز تاکہ مےٚ یی سمجھ مَنٛزٕ چھِ مےٚ گَژھان کَنفیوٗز یِم یِم کَشمیٖری یِم یِم چھِ آسان یِم مٮ۪وٕ لایک ژٕنَن چھِ ژوٗنٛٹھۍ چھِ یِم باقٕے چیٖز چھِ یِمَن تہٕ چھُس بہٕ مَنزٕ کران ٹرٛانٕسلیٹ کَشمیٖری مَطلَب اِنٛگلِشَس مَنٛز أتی چھِ مےٚ سمجھ آرام سان مَطلَب کُس میٖنِنٛگ کَتھ سۭتۍ چھِ آرام سان رَلان